اَسَلام علیکُم ہَے تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَچھا اَچھا تُہۍ چھُو بیکری دُکان یُس چھُ تۄہہِ اَتھ اَسہِ ٲس ژوٚٹ ضروٗرت بیٚیہِ اَسہِ اوس کیک کیک کیک اَسہِ چھِ اَسہِ چھِ مہمان آمُت تہٕ اَسہِ اوس مطلب مَجبوٗری ؤنکٮ۪س جلدی پَہم گوٚژھ اَسہِ ژوٚٹ میلٕنۍ اَوا آرڈَر آرڈَر اوس اَسہِ أمِس حظ چھُنا یہِ اَسہِ اوس یہِ یَوَے آرڈر ترٛوومُت اَتہِ آ آ الطاف صٲب الطاف صٲب چھُس بٕے

اَسہِ ہا اَسہِ یِنۍ وُنۍ مطلب گنٛٹہٕ گنٹہٕ گنٛٹہٕ کھنٛڈ لَگوٕ ہُہ اَدٕ حظ بَس مہربٲنی مہربٲنی اَسَلامُ علیکُم